وعلیکُم سلام آ بِکُل ییٚتہِ بنہِ سیٖمٮ۪نٛٹ ؤنِو سا کیٛاہ کُس ہیوٗ سیٖمٮ۪نٛٹ چھُو تۄہہِ تَتھ لگن پنٛژاہ بیگ پرٛایِس روزِ ٲٹھ شَتھ أکِس بیگَس اَتھ کیٛاہ حظ ڈِسکاوُنٛٹ گژھِ یہِ چھِ اورَے بَنان درٛوٚگ تہٕ اَتھ بنہِ نہٕ کِہیٖنۍ ڈِسکاوُنٛٹ اچھا اچھا ڈِسکاوُنٛٹ اچھا تُہۍ أسۍ دِمو تھوڑا ڈِسکاوُنٛٹ مگر زیادٕ گژھ نہٕ کینٛہہ داہ وُہ رۄپیہِ ہٮ۪کو کم کٔرِتھ زیادٕ کھۄتہٕ زیادٕ بیٚیہِ کیٛاہ ہٮ۪کو کٔرِتھ آ تُہۍ ہیٚکِو تہِ کٔرِتھ آ سُہ چھُ گژھان نَو شَتھ پٔر بیگ سُہ چھُ نہ مٮ۪ٹیٖریَل آسان ییٚمہِ کھۄتہٕ اصٕل واریاہ اصٕل آسان ییٚمہِ کھۄتہٕ ہُتھ حظ گژھِ نہٕ امبوٗجاہس دِمو وُہ رۄپیہِ ڈِسکاوُنٛٹ تۄہہِ پٔر بیگ ہُتھ تہِ ہٮ۪کو یِمَے وُہ رۄپیہِ کٔرِتھ یَتھ تہِ کرو وُہ تٕرٛہ رۄپیہِ کم ٹھیٖک ٹھیٖک ٹھیٖک چھُ اچھا زٕ فلور تَتھ چھُو تۄہہِ دٔیمِس فٕلورَس تہِ سلیپ اچھا ٹھیٖک تَتھ لگن لگ بگ تٕرٛہ ٹُہ پانٛژھ تٕرٛہ بیگ آ پرٛایز سیم تۄہہِ ڈِسکاوُنٛٹ دِمو داہ وُہ رۄپیہِ صُبحَس تام یِیِو حظ یِم بیگ شیگ کٔڑِتھ سُہ حظ گژھِ أتھی سۭتۍ آ ٹھیٖک چھِ بِلکُل یِیِو تُہۍ